مےٚ ہاسا چھِ ساروی کھۄتہٕ مُشکِل باسان یَخنۍ رَنٔنۍ تَتھ چھُ پیوان گۄڈٕ دۄد زیوراوُن پَتہٕ چھوپھ دیُن بیٚیہِ چھُ پیوان تَتھ پوٗرٕ ہٮ۪سس منٛز بِہُن تاکہِ دۄد گژھِنہٕ پھٹُن بیٚیہِ اَند چھُ پیوان اَسہِ تھاوُن ماز سِٹی لٲگِتھ تہٕ تَتھ چھُ پیوان گنڈٕ پھوٚل تراوُن اَسہِ چھُ پیوان اَتھ منٛز ٲلہٕ دالچیٖن بیٚیہِ کھوٗپرٕ تراوُن بیٚیہِ چھُ پیوان اَسہِ پٔدنہٕ تراوُن تَمہِ سۭتۍ چھِ گژھن یخنی واریاہ اَصٕل